ییٚلہِ اسۍ ایٚلیکشن چھُ آسان اسہِ حظ چھِ واریاہن یِمن ہُنٛد سامنہٕ پٮ۪وان کرُن تِکیاز یِم حظ چھِ تھاوان یتہِ روڈ تہِ بنٛد دُکان تہِ حظ چھِ بنٛد آسان ییٚمہِ باپتھ نہ حظ ہیٚکان چھِ اور یور نیرِتھ اگر اسہِ ضرورتُک کینٛہہ چیز چھِ آسان ضرورت اتہِ حظ چھُ مارکیٚٹ تہِ بنٛد آسان أسۍ چھِنہٕ ہیٚکان اور یور نیٖرتھٕے کیازِ کہِ یمو چھُ ٹریفِک آسان بنٛد کورمُت دُکان چھِ آسان بنٛد جایہِ جایہِ چھُ آسان پُلیس چیٚکنگ چھِ آسان اسہِ حظ چھُ واریاہن یمن ہُنٛد مشکِل پٮ۪وان تُلُن یہِ گھژھ نہٕ گژھُن کہینۍ نہٕ کیازِ کہِ انسان چھُ آسان کُنہِ وِز تہِ انسانس پٮ۪ٹھ چھُنہٕ بروسے کُنہِ وِز کیاہ آسہِ کیاہ نہٕ آسہِ یتہِ ہسا چکیٚنٛگ گژھان حدٕ کھۄتہٕ زیادٕ